ہیٚلو اسلامُ علیکُم ڈاکٹر صٲب چھِو حظ مےٚ حظ ووت راتہٕ پٮ۪ٹھ زُکام مےٚ چھَنہٕ فرقٕے گَژھان اَہَن حظ بیٚیہِ اَدٕ حظ ٹھیٖک حظ اَدٕ حظ اَدٕ حظ